پروڈَکٹ اَکھ اوس مےٚ اوٚنمُت یُس زَن مےٚ یَتھ گَرمی ہِنٛدِس موسمَس اوس اوٚنمُت پنٛنہِ آسٲنی خٲطرٕ سُہ اوس یہِ فین سُہ ٲسۍ ٹھَنٛڈٕ ہوا چھِ دِوان یہِ فین یہِ اوس یہِ سیٖلِنٛگ فین یُس ہیوٚر کُن چھُنہ تالوَس اَویزان روزان یِہوٚے فین اوس مےٚ اوٚنمُت یِم ٲسۍ مے أنۍمٕتۍ ترٛےٚ اور یِم ٲسۍ بَڑٕ اَصٕل ٲسۍ یِم ٹھیٖک ٲسۍ یِم تِکیٛازِ یِمَن وٕچھ مےٚ بوٚڑ اَکھ سِپَتھ یُس یِمَن اوس یُس یِمَن کالِٹی اَصٕل ٲس سُہ اوس یِمَن یہِ زِ یِم زَن ترٛٮ۪نوَے فین ٲسۍ یِمَن ٲس لایِٹ آسان سۭتۍ مطلب یُس اَتھ منٛزس چھُنہ سُہ آسان سُہ گول ہیوٗ فینَس تَتِنَس اوس آسان اَکھ اٮ۪ل ای ڈی لایِٹ لٲگِتھ یُتھُے پاوَر اوس یِوان ییٚمہِ ساتہٕ فین کَرٕہاو آن تَتھ ٲس اوپشَن یِوان اَتھ اگر لایٹہٕ تہِ یلہٕ ترٛٲیِتھ گوٚو یہِ اوس اَکہِ بلبٕچ لایٹہِ ہٕنٛز کٲم تہِ دِوان اور یہِ اوس دِوان ہوہٕچ کٲم تہِ ٹھٔنٛڈی ہِنٛز کٲم تہِ یہِ فین اوس مےٚ اَکھ پیٖس پٮ۪وان تیہِ تٕرٛہ شَتھ رۄپیہِ تیہِ تٕرٛہ شیتھ رۄپیہِ اوس مےٚ یہِ پٮ۪وان اوٗشا کَمپٔنی ہُنٛد فین اوس یہِ مگر یِم ٲسۍ اَصٕل فین واریاہ رٕتۍ فین یِمَن منٛز ٲس نہٕ کانٛہہ پرٛابلِم وابلِم کینٛہہ یِمَن اوس کَلَر بَڑٕ اَصٕل یِمَن اوس ڈِزایِن واریاہ اَصل اور یِم ٲسۍ نہٕ زیادٕ وَزَن تہِ اوس نہٕ یِمَن کینٛہہ یِم ٲسۍ مَطلب کیری کَرٕنۍ تہِ سہل یِمَن ہیٚکہِ ہا کانٛہہ تہِ اِنسان جوٗڑِتھ کٔرِتھ یِم ٲسۍ نہٕ تیٖتیٛاہ سَکھ فین جوڑٕنۍ کِہیٖنۍ تہِ اور اَتھ اوس بیٛاکھ کالٹی اگر اَتھ روٗد آب کینٛہہ تہِ پیٚیہِ ہا اَتھ ٲس نہٕ لایٹہِ کانٛہہ پرٛابلِم گژھان یا اَتھ ٲس نہٕ فینَس یِمَن پَکھن وَکھن ٲس نہٕ کانٛہہ پرٛابلِم گژھان کٕہٕنۍ تہِ تہٕ تَمہ حِسابہٕ ٲسۍ یِم تَپٲرۍ تہِ اَصٕل اور بیٛاکھ چیٖز یُس تۄہہِ بہٕ وَنہو یُس زَن خاص کالِٹی بیٛاکھ ٲس سۄ ٲس یہِ ٲس کَم پاورَس پٮ۪ٹھ چَلان پاوَر اگر کَمٕے تہِ آسہِ ہا یِمَن اوس نہٕ سُہ مُشکل آسان کینٛہہ یِم ٲسۍ کَمسٕے پاورَس پٮ۪ٹھ فنٛٛکشَن کَران تہٕ تَپٲرۍ کِنۍ تہِ ٲسۍ یِم واریاہ بہتَر اور یِمَن درٛاو ٹایم تہِ اَصٕل وٕنۍ چھِ یِم چَلان اَصل یِمَن چھُنہٕ ٹینشَن آسان کینٛہہ گَردٕ کھَسہِ لَژھ کھَسہِ یِمَن چھَنہٕ پرٛابلِم زیادٕ گَژھان کینٛہہ اور اَتھ چھِنہٕ اَندَر لژھ اَژان کینٛہہ اگر خَبر کیٖژاہ لژھ تہِ آسہِ یِم چھِنہٕ اَندَر لَژھ رَٹان کِہیٖنۍ تہِ اور باقٕے گوٚو یُس یِمَن ہوا چھِ یِم دِوان واریاہ ہوا چھِ یِم دِوان واریاہ اَصٕل تیز ہوا چھِ دِوان پانَس تام چھِ اِنسانَس کوٗتاہ چَلایکھ تیز کیٛاہ چَلایکھ اور یِمَن اوس بیٛاکھ چیٖز یِمَن اوس رِموٹ سِسٹَم تہِ اَکھ گوٚو مطلب سُچَس پٮ۪ٹھ سُچ ترٛوو یَلہِ تہٕ بَس بیٛاکھ گوٚو یِمَن چھِ رِموٹ تہِ أسۍ ہٮ۪کو کُنہِ ساتہٕ تہِ کَنٹرول کٔرِتھ پانَس تانٮ۪تھ چھُ ییٚمہِ ساتہٕ تہِ اِنسانَس دِل وَنہِ رِموٹ دَبایے سُچ کَرِ آن کَرِ گَژھِ یہِ یَلہٕ بَند کَرِ تہٕ گژھِ یہِ بَند کَم تھَیہِ زیادٕ تھَیہِ یا لایِٹ کَرِ آن آف سۄ ٲس سٲرٕے رِموٹَس پٮ۪ٹھٕے اور تَمہِ کِنۍ یِم چھِ کینٛہہ مَطلب وَجہ یِمو وَجہو مےٚ یِم واریاہ پَسَنٛد آے یِم باسے مےٚ بلکل یِم پونٛسہٕ ٲسۍ حَلحلٕکۍ پونٛسہٕ تکیازِ یِم آے مےٚ واریاہ زیادٕ بَکار اِسلیے اگر بیٚیہِ تہِ کانٛہہ اِنسان کُنہِ ساتہٕ وٕچھِ اوٗشا فین گَژھِ گۄڈنٮ۪تھ وٕچھُن تِکیٛاز یہِ چھُ واریاہ اَصٕل چیٖز بیٚیہِ چھِ اَتھ گیرَنٹی ویرَنٹی یوت نہٕ کینٛہ اَتھ چھِ گیرَنٹی اگر لایٹہِ کانٛہہ تہِ پرٛابلِم گَژھِ تَتھ چھِ گیرَنٹی یِم دِن بَدَل ترٛٮ۪ن ؤرِیَن چھِ اَتھ گیرَنٹی آسان لایٹہِ تہٕ پانٛژَن ؤریَن چھِ ویرَنٹی فینَس اگر فینچہِ کُنہِ چیٖزَس پرٛابلِم گژھہِ تَتھ چھِ پانٛژَن ؤرِیَن ویرَنٹی بیٚیہِ چھُ یہِ آٹوٗ سُچ اَگر اَتھ آب یہِ پاوَر گَژھِ زیادٕ تیز اَتھ چھُ پانَے گَژھان آف دَزنُک وَزنُک خطرٕ چھُنہٕ اَتھ بِلکُل تہِ